ہَلو اَسَلام علیکُم اَہن حظ ٹھیٖکھٕے حظ شُکُر تُہۍ چھو ٹھیٖک کٕم چھو اَہن حظ اَسہِ پنٕنۍ بیٹ پنٕنۍ بیٹ فٮ۪کٹری حظ اَہن حظ اَہن حظ ٹھیٖک حظ چھُ تۄہہِ کُس قٕسٕم چھُ بیٹ ضوٚرت اِنٛگلِش وٮ۪لو کشمیری وٮ۪لو اَہن کشمیری وٮ۪لو چھِ اَسہِ ایولیبل آسان پرٮ۪تھ ساتن حظ بیٚیہِ اے گرٛڈس منٛز حظ آ زبردس تِم چھِ تِم چھِ اِنٹرنیٛشنل سِٹنڈاڈس منٛز تہِ اِنٛگلِش وٮ۪لو آسہِ سُہ چھِ أسۍ آرڈرسٕے پٮ۪ٹھ رٹان تتھ چھِنہٕ اَسہِ یِم ٹھیٖک چھُ اَتھ چھِ آسان اگر تۄہہِ اِتھَے پٲٹھۍ ریٚڈی میٚڈٕے نِیِو تہٕ تتھ گَژھِ اکھ ریٹ اگر تۄہہِ پتہٕ یِم پنٛنہِ حِساب پنُن پرٚوفایِل وُفایِل دِیِو اورٕ کِتھ پٲٹھۍ کیٛاہ بناوُن چھُ کِتھ کالٹی لٔکٕر چھِ ضوٚرت اَہن حظ اے گریڈ چھِ گَژھان یا سُہ ڈبل شیٚڈس منٛز چھُ بیٹ یِوان تتھ چھِ گَژھان الگ ریٹ تۄہہِ چھِ حظ یِم کِنۍ یہِ پٔرسنل یوٗز خٲطرٕ کِنۍ تۄہہِ چھو کیٚنٛہہ دُکان وُکان تروٚمُت اَچھا ٹیٖمن خٲطرٕ یِم کۭتیٛاہ آسن تۄہہِ ضوٚرت حظ تی حظ یِم کۭتیٛاہ آسن تۄہہِ ضوٚرت کیٛازِ یہِ چھُنَہ وٕچھ أسۍ چھِ وارِیاہ کانٛٹِٹی منٛز کَران اَسہِ اگر مطلب وارِیاہ پیٖس اَکی سات یِین نا تتھ منٛز ہٮ۪کو أسۍ کٔرِتھ یہِ تھوڑا بہت ریٹس منٛز واڈٕ یوڈ ڈاوُن ٹھیٖک حظ چھُ شےٚ سَتھ گوٚو توتہِ ٹھیٖکھٕے آرڈر تہٕ یِم کوٚت چھِ تۄہہِ نِنۍ حظ